وعلیکُم اسلام جناب کٔم حظ چھُو آ بِلکُل فیصل پیٚسٹ سایڈس پیٚٹھ حظ چھِ أسۍ کٔم حظ چھِو جناب

بِلکُل

بِلکُل مےٚ ؤنۍتَو یتھ سِکیب چھِ سِکیب چھِ سۅ چھا زِنٛدٕ سِکیب کِنہٕ سۅ چھِ ڈیٚڈ سِکیب گُزریمٕژ ٹھیٖک چھُ

بِلکُل بِلکُل جناب عنایت صٲب بہٕ ونہو تۄہہِ اَکھ کتھ یہِ چھ اَز بِلکُل اکھ نا یہِ چھِ اَز وایرل بیٚمٲرۍ اکھ سانیٚن کُلیٚن ٹھیٖکھ چھا یہِ چھِ پھہلان اَکہِ باغہٕ پیٚٹھ بیٚیِس باغس وۄنۍ گوٚو اَسہِ نِش چھُ اَکھ برٛینٛڈ اکھ وُنکیٚس وِلوٗ وُڈ یُس تھاے لینٛڈ پیٚٹھ اِنٹرڈیوٗس چھُ گوٚمُت اَسہِ نِش ٹھیٖک چھِ حظ آ تمیُک چھُ اَسہِ اکھ دوا یتھ أسۍ ونان چھِ اِنو وٮ۪کسِیا اِنووٮ۪کسی آ بِلکُل اِنووٮ۪کسِیا چھُ سُہ اکھ دوا نا بِلکُل یہِ چھُ یہِ چھُ یہِ دوا چھُ یہِ چھُ کنٹیکٹ اینٛڈ مطلب کنٹیکٹ تہٕ بیٚیہِ چھِ یہِ اِنفیکٹ سایڈ کنٹیکٹہٕ فنچ سایِڈ تہٕ اِنفیکٹ سایڈ ٹھیٖک چھا یہِ چھُ یُس تۄہہِ سِکیب چھُو یہِ کرِ تَتھ تہِ کنٹروٗل یُس تۄہہِ سیٚے چھِ باغس سیٚے دِمہٕ بہٕ یوٗتاہ یوٗتاہ ونہٕ بہٕ سیٚہِ خأطرٕ اَکہِ سایڈٕ گٔژھِو تُہۍ باغس دوا چھکان بیٚیہِ سایڈٕ آسہِ سیٚے کنٹرول گٲمٕژ تیٛوٗتاہ چھُ مطلب سیٚہِ خأطرٕ یہِ اِفیٚکٹیوٗ روزان ٹھیٖک چھِ حظ

بِلکُل بِلکُل یہِ کرِ سیٚہِ کرِ یہِ سیٚہِ کرِ آن ٹایم کنٹرول سیٚہِ کرِ تقریٖبا وِداِن زٕ ژور گنٛٹہٕ کرِ یہِ سیٚہِ کنٹرول مگر سِکیب لگہِ تھوڑا ٹایم سِکیب تہِ کرِ یہِ فُل کنٹرول ٹھیٖک چھا

با وۅنۍ دِس بہتر گژھِ بہتر گژھِ گۄڈٕ کرُن سیٚہِ کنٹرول تِکیٛازِ اگر سیٚہِ گژھِ کنٹرول سِکیب گژھِ آرام سان پانہٕ تہِ کنٹرول ٹھیٖک چھا آ سِکیب گژھِ آرام سان کنٹرول سِکیب خأطرٕ ہیٚکِو تُہۍ تٔمہِ پتہٕ نیٚکسٹ دوا کانٛہہ کٔرِتھ لایِک یِتھٕ پٲٹھۍ بہٕ ونہٕ کیٚنٛہہ دوا چھِ اَسہِ نِش چھُ کاربن ڈِزو پُلس مینکوزِپ چھُ وُنکیٚس دوا کارمیل چھُ یُس سِکیب خأطرٕ بڈٕ بہتریٖن دوا چھُ یا ڈوڈیٖن ہیٚکِو تُہۍ وُنکیٚس چٔھکِتھ نا ڈوڈیٖن ڈوڈیٖن پانٛژھ ہأٹھ پانٛژثھ ہٲٹھ پٔرسنٛٹ یتھ منٛز کیٚنٛہہ برٛینٛڈ چھِ سُپر سٹار چھُ یِوان سُپر سِٹار چھُ یِوان ڈِنے چھُ یِوان واریاہ برٛینٛڈ چھِ یِوان ڈوڈیٖنس خأطرٕ تہِ یِمہٕ تُہۍ اگر استعمال کٔرِو سِکیب خأطرٕ تَمہِ پتہٕ بِلکُل اگر تُہۍ وۄنۍ ونان چھِو وُنکیٚس یُس مےٚ مطلب اِفیٚکٹیوٗ روزِ سُہ روزِ اِنوویٚکسیا تۄہہِ یا روزِ تۄہہِ جوٗتھایولا جوٗ چھُ اکھ بیٛاکھ کمپنی جوٗتھایولا چھِ مطلب تَتھ کمپنی مگر آ امہِ برٛونٛہہ وَنہو بہٕ دوا چھکنہٕ برٛونٛہہ اِنوویٚکسیا یا جوٗتھیولا چھکنہٕ برٛوٗنٛہہ چھِ اَکھ پِرکاشن اکھ تۄہہِ چھِ اَکھ اینٹی اِچِنگ دوا انُن تِکیٛازِ امہِ سۭتۍ چھُ تھوڑا سِکِنس مرژٕوانٛگن ہِوۍ تیٚلان ایٚلرجی ہیٚکن ایٚلرجی بِلکُل بِلکُل کانٛہہ تہِ مطلب مارکیٚٹس منٛز چھُ یا چھُ دِوان تۄہہِ دوا وول پانس سۭتی دِوان اکھ ایٚنٹی اِچِنگ دوا سُہ چھُ کھیٚنہٕ تیٖلس سۭتۍ رَلاوُن تہٕ متھُن دوا چھکنہٕ برٛوٗنٛہہ سُپرے دوا پأشی یُتھُے تُہۍ کٔرِو نَہ نَہ یُس جِسمُک سُہ حِصہٕ یُس حِصہٕ نیٚبر روزِ یتھ نہٕ تۄہہِ پَلو آسہِ پیٚٹھٕ لأگِتھ کیٚنٛہہ یِتھٕ پأٹھۍ أسۍ بُتھ چھِ یِوان اَتھٕ چھِ یِوان کھۄر چھِ یِوان بس یِم ترٛےٚ چیٖز خاص یِم ترٛےٚ چیٖز یِم تۄہہِ مطلب پننہِ امہِ سُپرے نِش چھِ بچاوٕنۍ نَتہٕ چھُ نَتہٕ چھُ تٔچِھنۍ ہیٚکان لأرِتھ ایٚلرجی ہیٚکان گٔژھِتھ بِلکُل بِلکُل تُہۍ وأتِو سأنِس شاپس پیٚٹھ اَسہِ نِش چھِ یِم دۅنوے دوا ایوییلبٕل أسۍ دِمو تۄہہِ تٔتتھٕے تٔتھٕے کرو مشورٕ بیٚیہِ اگر باسیٚو پنہٕ پٔتٕر أنۍزیٚو سۭتۍ پننہِ باغُک أسۍ وُچھو کِژھ پُوزیشن چھِ سِکیبٕچ بِلکُل بِلکُل چلو جناب اسلام علیکُم